راجستھانَس مَنٛز چھِ اکھ پٕلیس ییٚتہِ زن واریاہ زیادٕ ڈِزاین دار پَلوٚو یا ڈیٚکوریشَن چھِ یوان بناونہٕ سۄ چھِ واریاہ زیادٕ یوٗزفُل سۄ انٛڈسٹرٛی ییٚمہِ سۭتۍ زن اسہِ لوٗکَن فٲیدٕ چھُ واتناوان سۄ چھِ واریاہ زیادٕ ڈِزاین دار پَلوٚو بناوان بیٚیہِ لوٚو کوٛاسٹٕس مطلب فار ایٚگزامپٕل یُس مطلب اصٕل تہِ آسہِ سُہ تہِ ہیٚکہِ أنِتھ یُس غریٖب آسہِ سُہ تہِ ہیٚکہِ أنِتھ تتہِ تِم چھِ واریاہ زیادٕ اصٕل ڈِزاین پَلوٚو بناوان اگر اسہِ گھرِ تہِ ہیٚکو تُہۍ أسۍ وُچھِتھ مگر گھرِ چھُنہٕ تیٛتھ تَگان اسہِ کیٚنٛہہ یُتھ راجستھانَس اِنڈَسٹرٛی چھِ بناوان اسہِ چھِ کیٚنٛہہ فیٚسٹِولٕز آسان أسۍ چھِ تِمنٕے پٮ۪ٹھ کَران آرڈر پَلوٚو اسہِ چھِ تِم واریاہ اصٕل پَلوٚو دِوان شُکریہ